یوٚتام زَن مِیانہِ تمہِ اِرادُک یا میانہِ تمہِ چیزُک یُس وُنہِ گَژھنے چھُ یتھ مُتعلق مے سونٛچ سونٛچمُت چھُ یا بہٕ سونٛچہٕ تہٕ یُس میون اَکھ بوٚڑ ڈیٚسِجَن آسہِ سُہ چھُ یہِ زِ مُستقبِلَس اَندَر ما گَژھہٕ بہٕ بیرون مُلُک تہٕ یتھ منٛز بہٕ گۄڈٕنیٚتھٕے پَننہِ ماجہِ ہُنٛد رۄخصتِیَس تہٕ یتھ منٛز بہٕ گۄڈٕنیٚتھٕے پَننہِ ماجہِ ہنٛز رَضامنٛدی یَس اَگَر سُہ رضامَنٛد آسہِ میانہِ بیرون مُلُک گَژھنہٕ خٲطٕر تہٕ گَژھہٕ اَگَر نہٕ سُہ رَضامَنٛد سَپدِ کیٚنٛہہ تہٕ تیٚلہِ کَر بہٕ پَنُن پروگرام مُنتقِل تہٕ تَتھ منٛز آسہِ گۄڈٕنیٚتھٕے میانہِ ماجہِ ہنٛز رَضامنٛدی تہٕ یہِ آسہِ میون بوٚڑ پروگرام تہِ تہٕ میون بوٚڑ ڈیٚسِجَن تہِ تہٕ ماجہِ ہنٛز رَضامنٛدی پَتہٕ ہیٚکہٕ بہٕ یہِ پَنُن ڈیٚسِجَن برونٛہہ پکنٲیِتھ